دُنیاہس منٛز چھِ واریاہ ممالِک یِمن منٛز کینٛہہ چھِ یِتھ پٲٹھٮ۪ن امریکہ یتھ بیٛاکھ ناو چھُ یوٗ اٮ۪س اے بیٛاکھ کنٹری یۄس چھِ سۄچھِ پاکِستان یہِ چھِ مُسلِم ممالِک اتھ منٛز چھِ مُسلمن ہٕنٛز پاپوٗلیشن زیادٕ بیٛاکھ کَنٹری یۄس چھِ سۄ چھِ انٛڈیا یتھ زن بیٛاکھ ناو چھُ ہندوستان ییٚتہِ چھِ بٹن ہٕنٛز آبٲدی زیادٕ ییٚتہِ چھُ ہِندُیِزم فالو گژھان بیاکھ کَنٛٹری یۄس چھِ سۄ چھِ ریشیا گۄڈٕ ٲسۍ یہِ یوٗ اٮ۪س اٮ۪س آر انٛڈر یِوان بیاکھ کَنٛٹری یۄس چھِ یۄس اِمٔرجِنٛگ اِکانمی چھِ سۄ چھِ چاینا